سداہ اکتوٗبَر کُنوُہ شیٚتھ نَمنَمَتھ سَتھ اپریل کُنوُہ شَتھ اَڑنَمَتھ سَتھ جُلاٮٔی زٕ ساس زٕ دہ مارٕچ زٕ ساس شیےٚ پانٛژھ اگست زٕ ساس پنٛداہ کُنوُہ جُلاٮٔی زٕ ساس کُنوُہ